واریاہ ٹایپ بوٹ چھِ ییٚتہِ فِشنگ خٲطرٕ اگر أسۍ وٕچھو کشمیٖرس منٛز ییٚتہِ چھُ لکریو بوٹ یُس لکرٕ چھُ یُس بوٹ چھُ بنان یہِ چھُ واریاہ مہنگہٕ مطلب واریاہ قیٖمتی بوٹ چھُ سُہ چھُ فِشِنگ خٲطرٕ ضورتھ لگان بوٹس ڈِفرنٹ یُس چھُ آسان یہِ چھُ سایز اگر أسۍ وٕچھو اجٮ۪ن چھُ بوٚڈ سایز آسان اجہِ بوٹ چھ تِمن چھُ لۄکُٹ سایز آسان تو سجٲوِتھ چھِ آسان بٲقی چھُ نہٕ کہیٖنۍ آسان بس ڈِفرنس چھِ نہٕ زیادٕ یِمن آسنا کہیٖنۍ یُس مےٚ بوٹ چھُ مےٚ چھُ نہٕ بوٹ کٔہینۍ پانس اوٗن کران مےٚ چھُ نہٕ یہ بوٹ کینٛہہ البتہ مےٚ چھِ یتن واریاہ دوست یِمن بوٹ چھِ یِم ٹوٗرسٹ نیبرٕ پٮ۪ٹھ یِوان چھِ یا لوکل یِم یِوان چھِ تِمن چھِ تِمو کٔر مطلب تتھ چھِ سوٲرۍ تِم چیوان تتہِ چھِ مزٕ تُلان واریاہ تِم چھِ زٕ ژور دوس تِم چھِ بوٹ چلاوان